برونٛہہ کالہِ حظ ٲسۍ ٲسۍ ریڈیو وٕچھان تَتھ پٮ۪ٹھ ٲسۍ أسۍ نانٹی ٹوٗ پویِنٛٹ سٮ۪وَن اٮ۪ف ایم سُہ ٲس تِمَن دۄہَن آسان فیٚورِٹ چَنَل ٲسۍ سٲری وٕچھان سُہ زَمانہٕ مۄکلیٛو پَتہٕ پَتہٕ آے ٹی وی ٹی وی ٹی وی تَتھ پٮ۪ٹھ چھِ میٲنۍ فیٚورِٹ چَنَل زی ٹی وی تَتھ پٮ۪ٹھ چھِ واریاہ زیادٕ ڈراما پرٛگیا وغیرہ کُم کُم باغہِ